السلام علیکُم ورحمتُہ اللہ اہن حظ شُکُر شُکُر شُکُر أسۍ حظ چھِ جناب بنٛڈٕ پورِ ڈِسٹِرٛک پٮ۪ٹھ حظ جناب باغ حظ روزِ اِنشاء اللہُ مُستان ٹھیٖک ہَر طرفہٕ روزِ ٹھیٖک باغ وٕنۍکٮ۪س چھِ اَسہِ مالَس پُشَن مالَس لوٚگ تھوڑا یُہوٚے حظ کِرٛہُن داگ داگ ہیوٗ لوٚگ مالَس حظ آ پنَس بہٕ بِلکُل حظ بِلکُل اہن حظ اہن حظ اوترٕ حظ چھِ یَوٕ اَسہِ دَوا گٔیے أسۍ ییٚتھی أکِس دَوا وٲلِس نِش تہٕ تٔمۍ دِژیٛاو تَتہِ جناب تٔمۍ ڈَیتھیٖن ڈَیتھیٖن کِنہٕ آ یُتھین یُتھین دِژیٛا بِلکُل بِلکُل ٹھیٖک حظ

نیوٗل نہ حظ لِدٔرۍ لیٚدریٛامُت لیٚدریٛامُت آ لیٚدریٛامُت حظ لیٚدریٛامُت اہن حظ اہن حظ بِلکُل حظ کِہیٖنۍ نہٕ بِلکُل حظ بِلکُل أسۍ مہٕ حظ کَرو کانٛہہ ؤرمہِ کَمپوز وٕنۍکٮ۪س اِستعمال اَتھ ژوٗنٛٹھِس پَگاہ پَگاہ پوسچَر دِنہٕ خٲطرٕ یا ژوٗنٛٹھ گرٛوتھ بَڑاونہٕ خٲطرٕ مَہ حظ کَرو أسۍ بِلکُل حظ جناب وۄنۍ گوٚو تُہُنٛد چھِنہٕ حظ ضٔروٗری چلو شُکریہ بَس بَس بَس شُکریہ شُکریہ آد حظ السلام علیکُم